باہ مارٕچ زٕ ساس اَکوُہ اَٹھووُہ جوٗن زٕ ساس وُہ ترٕٛہ جَنؤری زٕ ساس اردَہ پانٛژھ نومبر زٕ ساس تہٕ کُنوُہ دَہ دسمبَر زٕ ساس ترٛیٛووُہ